بہٕ چھَس بہٕ چھَس اَکھ سٹوٗڈنٛٹ مطلب یوٗتاہ چھِ کہِ بہٕ چھَس فیٖمیل بہٕ چھَس اَکھ سٹوٗڈںٛٹ بہٕ چھَس کَران بی اٮ۪س سی مےٚ یِم پَنٕنۍ کور سَبجکٹٕس چھِ تِم چھِ مےٚ باٹنی بیٚیہِ چھِ مےٚ زالجی بیٚیہِ کٮ۪مِسٹِرٛی یُس مےٚ تَتھ منٛز یُس مےٚ تَتھ منٛز پَنُن فیورِٹ سَبجَکٹ سُہ چھِ مےٚ لگان باٹنی زالجی پَرٕنۍ اَصٕل کیٚمِسٹِرٛی تہِ چھِ مےٚ ہُتھ کَن لَگان خۄش مگر سُہ چھِ تھوڑا ٹَپھ مطلب مےٚ چھی نہٕ تَتھ سۭتۍ زیادٕ ہُتھ کَنۍ سُہ تیٖژاہ سٕٹرٛانٛگ کہِ تمہِ موٗجوٗب چھِ مےٚ سُہ تھوڑا ٹَپھ باسان باٹنی زالجی چھِ مےٚ لَگان مَزٕ بہٕ یَتھ کالجَس منٛز چھَس پَران تَتھ چھِ ناو اٮ۪چ کے اٮ۪م ڈِگری کالیج سُہ چھِ مطلب واریاہ أکِس خوٗبصوٗرت جاے تَتھ چھِ مطلب برونٛہہ کَنہِ چھِ تَتھ اکہِ ییٚمیُک یہِ وِو تہِ ؤلرُک وِو تہِ بیٚیہِ چھِ تَتھ أنٛدۍ أنٛدۍ پہاڑ بیٚیہِ چھِ تَتھ واریاہ گرٛیٖنری نہ چھِ تَتھ پٕلیوٗشَن نہ چھِ تَتھ کینٛہہ مطلب سُہ چھِ واریاہ اِنوارَمٮ۪نٹل مطلب اِنوارَمٮ۪نٛٹ فرٛٮ۪نٛڈلی زُ مطلب زون تَتہٕ واریاہ اَصٕل جایہِ چھِ اَسہِ سُہ کالیج بیٚیہِ گیمٕز چھِ مےٚ ہُتھ کَنۍ مطلب لَگان خۄش سارے مگر زیادٕ چھِ مےٚ لَگان کھو کھو گِنٛدُن مےٚ چھِ سُہ مطلب تَتھ چھِ اَکھ اَکھ چھِ تَتھ منٛز واریاہ پاٹسٕپٮ۪نٛٹٕس آسان مطلب واریاہ چھِ تَتھ منٛز آسان کِہیٖنۍ نَے مطلب بَہہ چھِ تَتھ منٛز کَم سے کَم ضوٚرَتھ پَتہٕ چھِ ہُتھ کَنۍ دورُن آسان تَتھ منٛز چھِ مےٚ لَگان مَزٕ گِنٛدنَس ہُہ فوٗنَس منٛز فون چَلاونَس منٛز چھِ مطلب فون چھَس بہٕ چَلاوان اَصٕل تَتھ منٛز چھِ مےٚ لَگان ہُم چھَس نہٕ بہٕ باقی ایپہٕ کَران یوٗز کِہیٖنۍ سوشَل میٖڈیا چھَس نہٕ بہٕ زیادٕ کَران یوٗز کینٛہہ تَتھ منٛز چھَس بہٕ یِہٕے یوٗٹیوٗبٕے یوت وٕچھان فار اٮ۪نٛٹرٹینمٮ۪نٛٹ پٔرپَز تہٕ بیٚیہِ چھِ مےٚ یہِ مطلب پَنٕںۍ پَنٕںۍ ایم چھِ مےٚ بہٕ چھَس وَنان مطلب پَنٕنۍ ایم چھِ مےٚ کہِ بہٕ گژھٕ پرٛوفٮ۪سَر بَنٕنۍ بہٕ مَکلاو بیٚیہِ اِنشاء اللہ کالجہِ پَتہٕ مطلب کالیج مَکلاو بہٕ وۄنۍ امہِ پَتہٕ

آوٮ۪سلی اٮ۪م اٮ۪س سی پَتہٕ اِنشاء اللہ چھِ مےٚ تمہِ پَتہٕ ایم بہٕ کَرٕ پَنٕںۍ جے آر اٮ۪ف تہٕ بیٚیہِ کَرٕ بہٕ نٮ۪ٹ کالِفَے پَتہٕ بَنہٕ بہٕ پرٛوفٮ۪سَر سُہ چھِ مےٚ ایم بیٚیہِ چھِ مےٚ ہُتھ کَنۍ لَگان خۄش مطلب یِہٕے مطلب ڈانٕس وانٕس کَرُن ہُے اِنجاے کَرُن مطلب فرٛٮ۪نٛڈَن سۭتۍ ہُہ سولو ڈانٕس نہٕ کینٛہہ مطلب پنٛنٮ۪ن فرٛٮ۪نٛڈَن سۭتۍ تٕم مَستی مزاقُک تَتھ چھِ مےٚ لَگان وَ مَزٕ بیٚیہِ چھَس بہٕ ہُتھ کَنۍ مطلب فرٛٮ۪نٛڈلی ہُہ چھَس نہٕ کہِ مطلب کٲنٛسی أکِس سۭتۍ تہِ چھَس کَتھ کَران ہُہ چھَس نہٕ کینٛہہ ہُہ ۂمِس سۭتۍ کَرٕ کَتھ یٔمِس سۭتۍ نہٕ کینٛہہ ہُتھ کٔنۍ چھَس سارنی سۭتۍ کَتھ کَران بیٚیہِ چھَس اِنجاے تہِ پانہٕ واریاہ کَران بیٚیہِ یِم مےٚ فیورِٹ یہِ چھِ سبزی یُس مےٚ چھِ تہٕ سُہ چھِ مےٚ ٹماٹر تہٕ یُس مےٚ نان وٮ۪جَس منٛز چھِ سُہ چھِ مےٚ گاڈٕ بیٚیہِ چھِ مےٚ لَگان وازوان واریاہ زیادٕ پَسنٛد خاندرَس منٛز گژھُن چھِنہٕ مےٚ لَگان خۄش کِہیٖنۍ تہِ نہٕ بیٚیہِ چھَس بہٕ بیٚیہِ چھِ مےٚ پِکنِکَن مطلب تَس اگر زَنہٕ اَسہِ آوٹِنٛگ خٲطرٕ یا کیںٛہہ اِنجاے آسہِ کَرٕںۍ فیملی سۭتۍ تَتھ منٛز چھِ مےٚ لَگان پِکنِک گژھُن مگر باقی چھِنہٕ مےٚ کٕہٕنۍ لَگان بیٚیہِ چھِ مےٚ ہُتھ کَنۍ فوٹوگرٛیفی تہِ لَگان پَسنٛد کَرٕنۍ بیٚیہِ چھِ مےٚ اَصٕل مطلب وٮ۪ل ڈرٛٮ۪سٕڈ بِہُن سُہ تہِ چھِ مےٚ لَگان خۄش تہٕ میکَپ ویکَپ نہٕ کِہیٖنۍ تِنہٕ بیٚیہِ چھِ مےٚ بیٚیہِ چھِ مےٚ ہُتھ کَنۍ یِم زَن یُس مےٚ اٮ۪کٹِںٛگ یہِ ٹی وی اٮ۪کٹرٛٮ۪س منٛز چھِ تَتھ منٛز چھِ مےٚ لَگان خۄش یہِ یِم کِیارا اٮ۪ڈوانی تہٕ یُس یِم اٮ۪کٹَر چھِ تَتھ منٛز چھِ مےٚ لَگان سِدھارت ملہوترا بیٚیہِ سَلمان خان بیٚیہِ یہِ چھَس بہٕ بیٚیہِ چھِ مےٚ لَگان کِرکٮ۪ٹ وٕچھُن مَزٕ کِرکٮ۪ٹ تہِ فُٹ بال تہِ میون یُس یہِ چھِ فیورِٹ کِرٛکٮ۪ٹر اِنڈیاہَس منٛز سُہ چھِ وِراٹھ کوہلی یُس یہِ پاکِستانُک چھِ سُہ چھِ بابر اعظم بیٚیہِ چھِ مےٚ یہِ یَتھ منٛز چھِ مےٚ فُٹ بال یِمَن منٛز چھِ مےٚ لَگان رونالڈو بیٚیہِ چھِ مےٚ لیو مٮ۪سی لَگان ٹوٹھ